ییٚلہِ میٛٲنِس باغَس منٛز یِم کُلۍ یِم پوش مےٚ لَگٲومٕتۍ چھِ آسان یِم بٔڈۍ بٔڈۍ کُلۍ لۅکٕٹۍ لۅکٕٹۍ کُلۍ مےٚ پَنٕنِس باغَس منٛز لَگٲومٕتۍ چھِ ییٚلہِ تِم پھۄلان چھِ بہٕ چھَس واریاہ زیادٕ خۄش گژھان میٛون باغ چھُ پھۄلان تہٕ سۭتۍ سۭتۍ چھِ میٛون دِل تہِ پھۄلان بہٕ چھَس یِم چیٖز وُچھِتھ مےٚ چھِ شوق اَمہِ باغ بٲنی ہُنٛد بہٕ چھَس پانَے تِم کُلۍ لَگاوان تہٕ ییٚلہِ پَتہٕ تِم پوش پھۄلان چھِ تِمَن کُلٮ۪ن پٮ۪ٹھ مٮ۪و۪ چھِ نیران یا تِمَن کُلٮ۪ن پٮ۪ٹھ پوش چھِ نیران مےٚ چھِ پَنٕنہِ محنتُک پھل میلان تہٕ بہٕ چھَس واریاہ زیادٕ خۄش گژھان